سانہِ یَتھ کٔشیٖرِ منٛز چھِنہٕ زیادٕ اِنَسٹیوٗشَنٕز آرٹ اِنَسٹیوٗشَنٕز آرٹ سکوٗلٕز کیٚنٛہہ مگر یِم تہِ کیٚنٛہہ چھِ تِم ہَسا چھِ دونٕے جایَن چھِ تِم چھِ بٔڑۍ اَکھ چھِ سرینگرَس منٛز بیٛاکھ چھِ پامپورَس منٛز وۄنۍ چھِ ییٚتہِ بیٛاکھ یِم پرٛایویٹ لۄکٕٹۍ لۄکٕٹۍ اِنَسٹیوٗشَنٕز آس پاس چَلان مَحلَن مَنٛز چَلان گٔلیَن مَنٛز چَلان واریاہَن جایَن مےٚ چھِ پانہٕ أکۍ پرٛایویٹ اِنَسٹیوٗشنَس منٛز ہیوٚچھمُت اَکھ میڈَم ٲس ہیٚچھناوان تہٕ کیٛاہ چھِ وَنان اَتھ مےٚ چھِ تٔمۍ سٕے نِش کیٚنٛہہ ہَن رٮ۪تَن منٛز ہیوٚچھمُت مےٚ کٔر واریاہ ٹرٛینِنٛگ تَتہِ بہٕ ٲسٕس پَتہٕ واریاہ کورِ ہیٚچھناوان تَتہِ یِمَن مےٚ واریاہ ٹرٛینِنٛگ دِژ پانہٕ تہِ مےٚ چھِ پانَس تہِ یِہوٚے اِنَسٹیوٗشَن چَلان مگر بہٕ چھَس تَتھ منٛز صرف سُوٲنی یوت ہیٚچھناوان چھَس نہٕ بہٕ وٕنہِ کٲنٛسی کیٛازکہِ مےٚ چھُنہٕ وٕنہِ تیوٗتاہ اٮ۪سٹیبلِش کیٚنٛہہ مگر ییٚتٮ۪تھ چھِ أنٛدۍ پٔتۍ واریاہ تِمن تِم یِم ہیٚچھناوان چھِ اٮ۪سٹیبلِش مطلب ییٚتہِ ییٚتہِ چھِ بیٚیِس محلَس منٛز ییٚتٮ۪تھ مےٚ تہِ چھِ ہیٚچھمُت تِم چھِ وٕنہِ تہِ کَران اَتھ سۭتۍ سۄ چھِ وٕنہِ تہِ ہیٚچھناوان تہٕ آرٹ سکوٗل چھِ نِٹِنٛگ چھِ ہیٚچھناوان تِلہٕ لاگُن چھِ ہیٚچھناوان ییٚتٮ۪تھ برٛین نِش چھِ تِلہٕ لاگُن ہیٚچھناوان بیٚیہِ چھِ آرِ کٲم ہیٚچھناوان سوزنہِ کٲم چھِ ہیٚچھناوان واریاہ کٲم چھِ ہیٚچھناوان تاکہِ ہر کانٛہہ گژھِ کیٚنٛہہ نَتہٕ کیٚنٛہہ آرٹ ہیٚچھُن تاکہِ اَمہِ آرٹ سۭتۍ چھِ اِنسان ہٮ۪کان پَگاہ پنٛنُے پَلَو ٹھیٖک کٔرِتھ یا پَنُن پَلَو شیٖرِتھ ہٮ۪کان تاکہِ اِنسان چھُنہٕ کُنہِ ساتہٕ اَگر کیٚنٛہہ پرٛابلِم گژھِ کٲنٛسہِ پٮ۪ٹھ ہیٚکہِ نہٕ ڈِپٮ۪نٛڈَٮ۪نٛٹ اِنسان روٗزِتھ کیٚنٛہہ تہٕ ڈِپٮ۪نٛڈٮ۪نٛٹ یہِ اِنٛڈِپٮ۪نٛڈٮ۪نٛٹ چھُ ہٮ۪کان کیٚنٛہہ تہِ پَنٛنہِ خٲطرٕ پَگاہ اَگر کانہہ تہِ پرٛابلِم یی یہٕ اِنسان چھِ ہٮ۪کان کُنہِ تہِ سُچویشن سۭتۍ لٔڑِتھ اِنسان چھِ ہٮ۪کان کُنہِ تہِ سُچویشن سۭتۍ لٔڑِتھ تاکہِ اگر پَگاہ کانٛہہ تہِ پرٛابلِم پَنٛنِس بَچَس آسٮ۪س کیٚنٛہہ تہِ پرٛابلِم اِنسان ہیٚکہِ تٔمِس ہٮ۪لٕپ کٔرِتھ موج ہیٚکٮ۪س ہٮ۪لٕپ کٔرِتھ کُنہِ کہِ کُنہِ تہِ پٲٹھۍ یہِ أرنِنٛگ ہینٛڈ اَمہِ سۭتۍ بَنہِ کیٚنٛہہ تہِ آرٹ ہیٚچھِ اِنسان اَمہِ سۭتۍ ہیٚکہِ أرنِنٛگ ہینٛڈ بٔنِتھ اَمہِ سۭتۍ ہیٚکہِ پَنُن بَچہٕ تہِ اِنسانَس تٔمِس ہٮ۪لٕپ کٔرِتھ پَرنَس لٮ۪کھنَس منٛز کیٚنٛہہ ہیٚچھناونَس منٛز بَچہٕ گَژھنہٕ بَنٛد کیٚنٛہہ بَچہٕ روزنہٕ کٲنٛسہِ پٮ۪ٹھ بَچہٕ روزنہٕ کٲنٛسہِ محتاط کٲنٛسہِ مَنٛگنہٕ خٲطرٕ کیٚنٛہہ بَچہٕ گَژھِ نہٕ پَگاہ غلط کامہِ کُن گَژھُن کیٚنٛہہ غلط چیٖزَن کُن گژھُن کیٚنٛہہ بَچہٕ گَژھِ اَصٕل بَنُن تاکہِ یہِ ییٚلہِ تٔمِس منٛز کٲنٛسہِ تہِ اِنسانَس چاہے سۄ زٔنۍ آسہِ یا موٚہنیوٗ آسہِ کانٛہہ آرٹ آسہِ پَگاہ گژھِ نہٕ بَنٛد کیٚنٛہہ